آ بالکل ییٚلہِ تہِ بہٕ کانٛہہ ایک یہِ ریسَپی چھس بَناوان گۄڈنٮ۪تھ چھس بہٕ یَژھان فار ایگزامپٕل مےٚ زَن چھِ یَکھنی بَناوٕنۍ تہٕ گۄڈنٮ۪تھ چھس بہٕ تَمہِ طریٖق بَناوان ییٚمہِ طریٖق مےٚ ہیٚوچھمُت چھُ پَتہٕ چھس بہٕ کینٛہہ ایکٕسپیرِمینٛٹ تہِ تِمَن پٮ۪ٹھ کَران تہٕ بے شک یِم میٛٲنۍ ایکٕسپیرِمینٛٹ چھِ آسان تِم چھِ کُنہِ وِز فیل تہِ گژھان تہٕ کُنہِ وِزِ پاس تہِ گژھان تہٕ پَتہٕ چھِ تِم واریاہ اَصٕل بَنان تہٕ یِتھٕے کَنٮ۪تھ چھِ بہٕ چھس پرٛیفَر کَران کہِ نہ اگر اِنسانَن کانٛہہ چیٖز چھِ ہیٚوچھمُت تَتھ منٛز گژھِ ضٔروٗر اِنسان کینٛہہ ایکٕسپیرِمینٛٹ کَرُن أتھۍ چھِ اِنسانَن یِوان اِمپرٛوٗمینٛٹ یعنے کہِ اگر دَب لَگہِ تیٚلے ہیٚکہِ اِنسان تھوٚد ؤتِتھ اِنسانَس آسہِ ہے نہٕ نَتہٕ پَتہ کِہیٖنۍ تہٕ بہٕ چھس واریاہ اَصٕل ریسِپی بَناوان فار ایگزامپٕل یَکھٕنۍ چھِ أسۍ بَناوٕنۍ یَکھٕنۍ چھِ یِوان بَناونہٕ یہِ مےٚ پھیورِٹ ریسِپی پھیورِٹ تہٕ یَکھٕنۍ چھس بہٕ بناوان تہٕ یہِ چھِ آسان اَتھ چھِ أسۍ کَران کٲم اَکھ چھِ أسۍ اَنان ماز مگر چھِ اَنان أسۍ کَٹہٕ ماز تہٕ بہٕ وَنہٕ کینٛہہ اِنگرٛیٖڈینٛٹٕز یِم أسۍ یکھٕنہِ منٛز چھِ ترٛاوان تہٕ ماز چھِ أسۍ اَنان کَٹہٕ ماز گژھِ مگر آسُن لَچہِ ہُنٛد ماز تہٕ پَتہٕ چھِ أسۍ اَنان بیٚیہِ ڈرٛاے فرٛوٗٹ چھِ أسۍ واریاہ أسۍ یوٗز کَران مان ژٕ بادَم چھِ أسۍ کَران یوٗز تہٕ بیٚیہِ چھِ أسۍ کَران کاجوٗ یوٗز مگر یَس کاجوٗ سۭتۍ ایلَرجی آسہِ تیٚلہِ چھِنہٕ أسۍ کاجوٗ ترٛاوان کِہیٖنۍ تہٕ بیٚیہِ چھِ أسۍ زامُت دۄد اَنان مگر زامُت دۄد چھِنہٕ أسۍ اِتھکَنٮ۪تھ ترٛاوان سُہ چھِ أسۍ گۄڈنٮ۪تھ پھاٹاوان پھَٹکَر ترٛاوان سُہ چھِ پھَٹان پَتہٕ چھِ أسۍ تَتھ دِوان کھَلَن کھَلَن کھَلَن کھَلَن تہٕ پَتہٕ چھِ أسۍ ترٛاوان بیٚیہِ چھِ أسۍ یَکھنہِ سۭتۍ چھِ مےٚ اَکھ نوٚو ایکٕسپیرِمینٛٹ ہیٚوچھمُت سُہ گوٚو بہٕ چھس اَتھ ترٛاوان پھوٗل گوپی سۭتۍ سُہ چھِ واریاہ اَصٕل گژھان اِتھٕے کَنٮ۪تھ گاڈٕ چھِ آسان گاڈٕ چھِ أڑۍ رَنان ہاکَس سۭتۍ أڑۍ چھِ رَنان ٹماٹَرَن سۭتۍ مگر مےٚ ہیوٚچھ اَکھ نوٚو اَکھ رٔنۍ مےٚ اَکہِ پھِرِ ٲلوَن سۭتۍ تِم ٲسۍ گٔمٕتۍ تِتھۍ اَصٕل ٲسۍ تِم گٔمٕتۍ ایٚتھَے کَنٮ۪تھ رٔنۍ مےٚ تِم اَکہِ پھِرِ رازما دالہِ سۭتۍ تِم ٲسۍ تِتھۍ گٔمٕتۍ مَزٕدار بیٚیہِ چھِ أسۍ رَنان ٹھوٚلہٕ پیٚژ